جِناب تُہۍ چھُو حظ ٹرٛیوٕل ایٚجنسی چَلاوان اَسہِ اوس گژھُن پہلگام أسۍ چھِ پانٛژھ شےٚ نَفَر اَسہِ چھِ وۄنۍ اَکھ کیب ضوٚرَتھ مطلب بٔڑ پَہم کیب اکھ یَتھ منٛز پانٛژھ شےٚ نَفَر واتو أسۍ جیسے کہِ تَویرا اِنوا اَسہِ چھِ آز یہِ ضوٚرَتھ أسۍ چھِ پانٛژھ شےٚ نَفَر اگر تۄہہِ چھَو یا أمۍ کھۄتہٕ بٔڑ پَہَم گٲڑۍ تِکیٛازِ اَتھ منٛز أسۍ شےٚ نَفَر کَمفٲٹیبلی واتو تہٕ یہِ ہَسا یہِ اَسہِ ٲس ضوٚرَتھ سۄ تہٕ اگر چھو تہٕ تُہۍ سوٗزِو جلدی